میون یُس پَسنٛدیٖدہ موسم چھِ سُہ چھِ ونٛدٕ کیٛازکہِ وَنٛدَس منٛز چھِ شیٖن پٮ۪وان وَنٛدَس منٛز چھِ ییٚلہِ شیٖن چھِ پٮ۪وان پَتہٕ چھِ یِوان واریاہ زیادٕ مَزٕ لۄکٕٹۍ لۄکٕٹۍ شُرۍ چھِ نیٚبٕر کَنہِ شیٖنَس سۭتۍ گِنٛدان شِنہٕ لَڑٲے کَران رِسکاے ترٛاوان کیٛازِکہِ تَمہِ سۭتۍ چھِ لَگان واریاہ مَزٕ پَتہٕ چھِ تِم شِنہٕ مِٹھایہِ بَناوان شِنہٕ مۄہنی بَناوان یُس یہِ شیٖن چھُ یہِ چھِ الگٕے لُطُف ییٚلہِ یہِ پٮ۪وان چھِ اَمہِ سۭتۍ چھِ یِوان اَلگٕے لُطُف کیٛازِکہِ یُس ہَسا یہِ موسمہِ موسم چھِ وَنٛدٕ اَتھ منٛز چھِ الگٕے سکوٗن یِوان اَڑٮ۪ن چھِ کھران مگر بہٕ وَنہٕ پَنٕنۍ کَتھ مےٚ چھُ واریاہ زیادٕ پَسنٛد اَتھ منٛز چھِ أسۍ شِنہٕ لَڑایہِ گِنٛدان رِسکاے ترٛاوان کُنہِ جایہِ گژھان کیٚنٛہہ کَران واریاہ لُطُف چھِ یِوان اَتھ سیٖزنَس منٛز یہِ موسم چھُ واریاہ زیادٕ اَصٕل